آ مےٚ چھِ اَکھ تجویٖز کہِ اَسہِ پَزِ بٲڈ پَنٛنِس گَرَس منٛز اَنٕنۍ تِکیٛازِ ایز سِمپٕل ایز یِہوٚے طٔریٖقہٕ چھِ کہِ اَسہِ پَزِ تِمَن اَناج ترٛاوُن اَکثر چھِ أسۍ پنٛنٮ۪ن سٕلیپَن پٮ۪ٹھ پٔتۍ کِنۍ برٛوٗنٛٹھۍ کِنۍ گَرَس ترٛاوان تھوڑا توٚمُل یا بَتہٕ تہٕ تِم پٔرِنٛدٕ چھِ آٹومیٹِکٔلی یِوان تِم بَتہٕ یہِ وغیرہ کھیٚنہِ أسۍ چھِ تھاوان کیٚنٛہہ گرٛینٕز تہٕ واٹَر چھِ آسان اٮ۪وٮ۪لیبٕل پرٛٮ۪تھ کُنہِ جایہِ تِم چھِ چٮ۪وان گرٛینٕز چھِس بہٕ تھاوان پَنٛنہِ جایہِ اٮ۪وٮ۪لیبٕل تہٕ أسۍ چھِ تِمَن ترٛاوان